اہن سا آ رننِگ ایٚگزرسایزَس سۭتۍ چھِ اکھ انسان میٚنٹلی تہٕ فِزِکٔلی فٹ روزان مےٚ چھِ پانہٕ ایٚکٕسپیریٚنس کٔرمٕژ پرٮ۪تھ دۄہ چھُس بہٕ صبحن پانٛژھ بجے گرِ نیران بییٚہِ چھِٕ میٲنۍ بییٚہِ زٕ ژور دوس أسۍ چھِ نیرن تہٕ أسۍ چھٕ گژھان واک کرنہِ رننِگ کرنہِ لگ بگ چھِ أسۍ ترٛےٚ کِلو میٹر تام یِوان واک رننِگ کٔرِتھ تہٕ تورٕ یتھ چھٕ أسۍ اتھ کیاہ ونان اسہِ چھٕ گژھان سُویٚٹنگ اسہِ چھُ آسان فُل پان سُویٚٹ کران تہٕ دۄہس چھنہٕ اَسہِ یہِ زانٛہہ چھِنہٕ أسۍ پتہٕ دۄہس کمزوری کران محسوٗس امہِ سۭتۍ چھ أسۍ اکھ یہِ امہِ سۭتۍ چھُ اسہِ بیٚنِفٹ ملان زِ دۄہس چھِ أسۍ امہِ سۭتۍ ترو تازہ فیٖل کران تہٕ بییٚہِ سا بییٚہِ سا چھ امہِ سۭتۍ اکھ اۭں اسہِ چھُ امہِ سۭتۍ یہِ خون کران دورٕ یہِ پکنہٕ سۭتۍ تہٕ بییٚہِ چھِ امہِ سۭتۍ أسۍ فٹ روزان یہِ نٲر وٲر چھِ یَلہٕ گژھان یۄس زن بییٚہِ تھکاوٹ چھِ آسان سۄ چھِ گژھان دوٗر تہٕ لگ بگ چھِ أسۍ ترٛےٚ کِلو میٹر پرٮ۪تھ دۄہ کڈان بییٚہِ چھِ بہٕ چھُس سارنٕے یہِ رِکمیٚنڈ کران زِ پرٮ۪تھ کانٛہہ گژھہِ رننِگ کرُن صبحَن یہِ اِوننگ واک یہِ چھُ شامن تہٕ تمہِ سۭتۍ چھُ اکھ انسان فِزِکٔلی میٚنٹٔلی روزان ٹھیٖکھ تہٕ بہٕ چھُس یہِ کران سارنٕے رِکمیٚنڈ